ہیلو اسلام علیکُم وعلیکُم سَلام اہن حظ اۭں ٹھیٖک تُہۍ چھُو حظ ٹھیٖک اۭں اَصٕل پٲٹھۍ اہن حظ دُعا تُہۍ چھُو سٲری ٹھیٖک اَہَن حظ اۭں اَسہِ اوس تھوڑا یہِ فَنٛگشَن تہٕ أسۍ ٲسۍ تٔتھۍ سۭتی آوٕرۍ مےٚ اوس مَہرنہِ ہُنٛد بٕلاوز لَٮ۪ہَنٛگہُک سُے ٲسٕس یہِ اوسُس سُہ دیُتمُت مٲدی دیُتُم مہرنہِ بیٚیہِ اوس تھوڑا وَردَن تٔمۍ سُنٛد تہٕ اَمہِ ریٖزنہٕ وجہ سۭتۍ ہیوٚک نہٕ تۄہہِ مےٚ جلدی دِتھ کِہیٖنٛۍ تُہۍ یی زیٚو اِنشاء اللہ پگہہ نہٕ کیٚنٛہہ کٲلۍ کَتھ یی زیو تُہۍ نَتہٕ اگر مےٚ بی پگاہ گوٚو مےٚ کَمپٕلیٖٹ بہٕ کرو تۄہہِ پَگاہ شامَن فون کیٚنٛہہ نہٕ حظ چھُنہٕ کیٚنٛہہ چھُنہٕ اوکے اسلام علیکُم